اَسہِ یُس ساروی کھۄتہٕ ییٚمِچ مےٚ اَصٕل باسیٛو یُس پرٛوڈَکٹ مےٚ باسیٛو سُہ اوس سَنسِلِک شمپوٗ یا سَنسِلِک یا پِیٲرٕس یُس سوپ چھےٚ یِوان یِم زٕ چیٖز باسے مےٚ واریاہ اَصٕل یُس سَنسِلِک شمپوٗ چھُ تمہِ سۭتۍ چھِ اَکھ چھِ مَس تہٕ اَصٕل روزان قُف تہِ چھِ ژَلان بیٚیہِ چھِنہٕ یہِ ہِیَرفال چھُنہٕ زیادٕ گژھان کِہیٖنۍ بیٚیہِ چھِ اَصٕل روزان نرم چھِ روزان مَس یُس پِیٲرٕس سوپ چھِ امہِ سۭتۍ تہِ چھِ سِکِن روزان واریاہ زیادٕ اَصٕل نرم چھُ یہِ تھَوان یہِ چھُنہٕ زیادٕ ڈرٛاے کَران سِکِن کِہیٖنۍ تہٕ یِم زٕ پرٛوڈَکٹ یِم چھِ یِم باسے مےٚ یِمو یِم کاسمیٹِک پرٛوڈَکٹو منٛز باسے مےٚ ساروی کھۄتہٕ زیادٕ یِمَے اَصٕل